اَلسلامُ علیکُم مےٚ حظ چھِ ناو عشرَت بہٕ کَمۍ چیٖزَن کٔرنَس ماٹِویٹ گاڈنِنٛگ خٲطرٕ گاڈنِنٛگ ہُنٛد یُتَس تام سوال چھِ گاڈنِنٛگ منٛز چھِ أسۍ واریاہ چیٖز وۄپداوان گۄڈٕنٮ۪تھٕے کٔرنَس بہٕ پَنُن یُس مےٚ فرٮ۪نٛڈ چھِ تٔمۍ کٔرنَس بہٕ گاڈنِنٛگ خٲطرٕ ماٹِویٹ تِکیٛازِ کہِ تٔمِس چھِ گاڈنِنٛگ ہابی تٔمِس یُس تہِ پَنُن ٹایِم بچان اوس پَنٕنۍ گَرِچ کٲم کرنہٕ پَتہٕ یا پَنٕنۍ پٔرسٕنَل کٲم کرنہٕ پَتہٕ سۄ ٲس سُہ صرف کران گاڈنِنٛگ منٛز تہٕ تٔمۍ سُنٛد ٹایِم یِتھ کَنۍ صرف اوس گژھان تٔمِس کۭژاہ خوشی ٲس تٔمۍ سۭتۍ میلان تہٕ تٔمۍ سٕنٛدِس باغس منٛز وٕچھان ییٚلہِ بہٕ ٲسٕس تٔمِس ٲس واریاہ زیادٕ رٔنٛگیٖن پوش آسان یا اَمہِ علاوٕ ٲس تِم آسان پنٛنہِ گَرِکہِ ضٔروٗریاتہٕ مطٲبِق تَتھ منٛز تَتھ پنٛنِس باغَس منٛز واریاہ اَصٕل پٲٹھۍ سبزی وۄپدٲومٕژ یُس واریاہ زیادٕ خوٗبصوٗرت ٲس آسان ییٚلہِ بہٕ تور گٔیَس مےٚ وٕچھ تَتہِ کہِ تٔمۍ ٲسۍ کٔرۍمٕتۍ زٕ حصہٕ أکِس حِصس منٛز ٲس تٔمۍ پارَک بنٲومٕژَن لۄکٕٹۍ مۄکٕٹۍ یَتھ منٛز واریاہ خوٗبصوٗرت تہٕ الگ الگ قٕسمَن ہٕنٛز پوش ٲسۍ آسان پنٛنٕۍ کٲم ختم کرنہٕ پَتہٕ ٲس سُہ یِمَن پوشَن آب دِوان گُڈٲے کران اَپٲرۍ صاف صفٲیی کران تہٕ سُہ ٲس نہٕ یِمَن موبایِل فونَن سۭتۍ یا سُہ ٲس نہٕ باقِیَن باقِیَن کُنہِ غلط کامہِ منٛز مُلوث گژھان کِہیٖنۍ تِنہٕ تٔمۍ سٕنٛدِس اَندازَس منٛز وٕچھ نہٕ مےٚ کانٛہہ تہِ چیٖز یُس تٔمِس پریشان اوس کران یِتھ کٔنٮ۪تھ ٲس سُہ روزان ڈِپرٛٮ۪شَن نِش تہِ دوٗر سۄ ٲس وَنان ہر وَقتہٕ ٲس سُہ خوش روزان تہٕ پَتہٕ ووٚن تٔمی مےٚ کہِ ژٕ تہِ کَرکھ گاڈنِنٛگ تَتہِ چھُ واریاہ زیادٕ اَصٕل حساب ژٕ بناوکھ ژٕ تہِ وۄپداو یِم پوش کیٚنہہ پوش قٕسم تہٕ کیٚنہہ سبزی قٕسم یِم سُہ کٕنان ٲس تٔمۍ سۭتۍ ٲس سُہ پَنُن یِم بیسِک نیٖڈٕس تٔمِس پانَس آسہٕ آسان پٔرسٕنَل تِم آسہٕ سُہ ہٮ۪کان فُل فِل تہِ کٔرِتھ تِتھٕ پٲٹھۍ کہِ اَکھ اوس تٔمِس گژھان سُہ ٲس نہٕ بیٚیہِ کِس پٮ۪ٹھ ڈِپٮ۪نٛڈ روزان کِہیٖنۍ تہِ نہٕ تِتھ کَنۍ وٕچھ نہٕ مےٚ سُہ کہِ سُہ ٲس پنٛنہِ پانُک خیال تہِ ہٮ۪کان تھٲوِتھ پنٛنہِ گَرُک خیال تہِ ہٮ۪کان تھٲوِتھ مےٚ باسے سُہ واریاہ زیادٕ خۄش تہٕ أمۍ چیٖزَن کٔرنَس بہٕ ماٹٕویٹ پنٛنِس گَرَس منٛز گاڈنِنٛگ سِٹاٹ کرنہٕ خٲطرٕ بہٕ تہِ آیَس میٚتہِ وۄپدٲے پنٛنِس گَرَس منٛز کُلۍ لۄکٕٹۍ لۄکٕٹۍ اَکہِ وِزٮ۪ن اوٚن مےٚ مےٚ چھِ یاد اٮ۪لو ویراہُکھ اکھ کُل تَتھ بنٲے مےٚ واریاہ واریاہ بیبی پٕلانٛٹٕس تَمۍ پَتَن لٲگۍ مےٚ تِم تہِ کٕنٕنۍ پنٛنٮ۪ن یِمَن آس پاس یِم ٲسۍ بنٲو مےٚ اَکہِ اَنٛدٕ پارَک یَتھ منٛز مےٚ پوش وۄپدٲے بیٚیہِ کہِ اَنٛدٕ بنٲو مےٚ تَتھ وٲر لۄکٕٹ مۄکٕٹ یَتھ منٛز مےٚ واریاہ قٕسمَن ہٕنٛز سبزی وۄپدایہِ تِمو سۭتۍ تِم لَجہِ مےٚ گَرَس منٛز تہِ ضوٚرَتھ تٕم سبزی یا تَمہِ علاوٕ یُس تَمۍ منٛز ہُران اوس سُہ ٲسٕس بہٕ کٕنان تہٕ تَمۍ سۭتۍ اوس مےٚ اِنٕکَم تہِ جنٛریٹ گژھان تِتھ کَنۍ اوس نہٕ مےٚ زٕہٕنۍ تہِ یہِ باسان اَمہِ گاڈنِنٛگ سۭتۍ کہِ بہٕ چھَس بے روزگار حالانکہِ یُس بے روزگٲری چھِ یہِ چھِ وٕنۍکٮ۪نَس بوٚڑ بار مُصیٖبت أکِس پٔرِوٕنِس خٲطرٕ اَمۍ سۭتۍ ٲسٕس بہٕ دۄہ کھۄ دۄہ گژھان ڈِپرٛٮ۪شَنُک شِکار یہِ سوٗنٛچِتھ کہِ پٔرِتھ تہِ چھِنہٕ کانٛہہ روزٕگارُک وسیٖلہٕ کِہیٖنۍ تِنہٕ مگر تٔمِس پَتہٕ تٔمِس سۭتۍ کَتھ کرنہٕ پَتہٕ گٔیَس بہٕ کٔر مےٚ گاڈنِنٛگ سِٹاٹ تہٕ بہٕ گٔیَس واریاہ زیادٕ خۄش وٕنۍکٮ۪نَس چھَنہٕ مےٚ تیوٗتاہ پَنُن پان ضٔروٗر ضٔروٗرت منٛد باسان کیٚنہہ اٮ۪مپٕلیمنٛٹ خٲطرٕ بہٕ چھَس نہٕ وٕنۍکٮ۪نَس تیٖژاہ کوٗشِش کران جابہٕ خٲطر کِہیٖنۍ ییٖژاہ بہٕ اَمۍ برٛونٛٹھ ٲسٕس کران تِکیٛازِ کہِ وٕنۍکٮ۪نَس چھِ تویتہِ مےٚ پنٛنہِ یِم بیسِک نیٖڈٕس چھِ یِم چھِ مےٚ فُل فِل گژھان تہٕ واریاہ زیادٕ شُکُر گُزار چھَس بہٕ تٔمِس پنٛنہِ فرٮ۪نٛڈِ ہٕنٛز ییٚمۍ بہٕ ماٹٕویٹ کٔرنَس گاڈنِنٛگ خٲطرٕ گاڈنِنٛگ چھِ واریاہ اَصٕل چیٖز بہٕ وَنہٕ کہِ یُس تہِ بے روزٕگار آسہِ یا ییٚمِس تہِ ٹایِم آسہِ میلان بے روزٕگار مَتہٕ ٲسۍتَن ٹایِم میلان آسہِ چاہے کم چاہے زیادٕ ٹایِم آسٮ۪س میلان تٔمِس پَزِ پَنُن ٹایِم اَصٕل جایہِ صرف کَرُن پَنٕنۍ اَکھ ہابی بناوٕنۍ بیٚیہِ کِس پٮ۪ٹھ نہٕ ڈِپٮ۪نٛڈ روزُن کِہیٖنۍ تہِ نہٕ یِتھ کٔنٮ۪تھ چھِنہٕ اِنسان بیٚیہِ کِس پٮ۪ٹھ ڈِپٮ۪نٛڈ روزان اِموشنٕلی تہِ کِہیٖنۍ کہِ وۄنۍ یی کانٛہہ پَتہٕ کَرٕ بہٕ تٔمِس سۭتۍ کَتھ یا کیٚنہہ یِتھ کَنۍ چھِ واریاہ آزاد خیال اِنسان بَنان ییٚلہِ اِنسان اِنڈِپٮ۪نٛڈٮ۪نٛٹ روزان چھِ خاص کر وَنہٕ بہٕ یُس کوٗر آسہِ تٔمِس پَزِ یِتھی چیٖز پَنٕنۍ ہابی بناوٕنۍ تہٕ پنٛنہِ نیٖڈٕس فُل فِل کَرنہِ تہٕ یِتھ کٔنٮ۪تھ ییٚلہِ واریاہ اَصٕل پَنُن گَرٕ سَجان چھِ تِتھ کَنۍ چھِ اِنسان واریاہ زیادٕ سٮ۪ٹٕسفَے تہِ روزان خوش حال چھِ اِنسان روزان واریاہ خوشی چھِ میلان پَنُن اوٚنٛد پوٚک وٕچھِتھ واریاہ اصٕل چھِ اِنسانَس باسان